وعلیکُم السَلام ٹھیٖک چھُوا اَوا ٹھیٖک چھِ مال کیُتھ چھُس کیٛاہ قٕسٕم چھُے اچھا یِہوٚے ریٹ گٔے یِہوٚے پانٛژھ ہَتھ شےٚ ہَتھ کُلُوہَس گژھن شےٚ ہَتھ بہٕ گژھٕ نا کیٚنٛہہ زینُن وَنۍ اَسہِ چھُ اَسہِ سَتھ ہَتھ دِمو اَتھ کُلوہَس ڈِلشَس گژھِ یِہوٚے پانٛژھ ہَتھ ژور ہَتھ سِکیپ ما چھَس ألفٕے یوت چھُ مال یِہوٚے ڈِلشَس گژھِ یِہوٚے پانٛژھ ہَتھ اَسہِ تہِ چھُنا یہِ وۄنۍ مےٚ تہِ گٔژھ نہ لگہِ ہا نا اَتھ مٔزوٗر بَرٕنۍ چھِ والٕنۍ چھِ پیٹہِ چھِ کاکٕز چھِ کیُل چھُ اَتھ لَگہِ نا مےٚ لاگَتھ اَمہِ موٗجوٗب گژھِ یِہوٚے ریٹ اَتھ اچھا تُلِو اَتھ تہِ گٔے شےٚ ہَتھ نوٚمے شیٚیہِ ہَتہِ شیٚیہِ ہَتہِ دِمو تیٚلہِ اَتھ ترٛیل کٔہۍ گژھِ ترٛیل ترٛیل تہِ چھِ یِم یِم چھِ ترٛیل یِوان بَرنَے ڈَبَس اَکھ چھِ یہوٚے یہِ گژھِ یِہوٚے ڈۄڈ ہَتھ ڈاے ہَتھ ترٛٮ۪ن ہَتَن تام گژھِ پَتہٕ ترٛیل ڈَبہٕ تہِ اَوا اَوا یِہوٚے گژھِ اَتھ ریٹ نہ ہٮ۪مہٕ ہون ہٮ۪مہٕ ہون باغ ژون ہٮ۪مہٕ ہون یِمہٕ ترٛیل تہِ چھِ تویتہِ جانٕے اَتھ منٛز چھِنا یِم یہِ آسان حضرت بٔلۍ چھا گولڈَنَس چھُ گژھان کَمٕے ریٹ گولڈَن مہ چھِ گولڈَن چھِ لَگان گَرے رِشتہٕ دارَس وِشدارَس سوزان بیٚیہِ کھٮ۪وان پانَس یہِ گولڈَن اَتھ چھِ یِوان کَم قۭمَتھ گولڈَنَس اچھا مہرٲجی تہِ ہٮ۪مو مہراجس کیٛاہ ریٹھاہ وٮ۪ٹھاہ چھِ دِنۍ

اچھا اچھا اچھا کَرو مَشوَر ہٮ۪مہٕ ہون تیٚلہِ تُہُنٛد باغ کُلہوس دوٚپُم یِمٕے ژور ہَتھ پانٛژھ ہَتھ تام ییٚلہِ مال آسہِ ٹھیٖک اچھا چِترا وِترا چھا نا آسان سُہ سٕژٕنۍ دار ہیوٗ چھُنا آسان سُہ کرٛہُن آچھا اَچھا کَرو تیٚلہِ مَشوَر دِموس نظرا وَظرا تہٕ تیٚلہِ ہٮ۪مہٕ ہون اَوا اَوا فٲہِدَے گژھِ واتُن فٲہِدَے گژھِ واتُن اَدٕ کیٛاہ چھُنا اَتھَے چھُ لگَن دوا وَوا درٛوٚجر چھُنا وۄنۍ بہٕ تہِ گژھٕ زینُن رۄپیہِ دہ تُہۍ تہِ گٔژھِو زینٕے رۄپیہِ دہ اچھا تیٚلہِ یِمو اَتھ أسۍ پگاہ یا کٲلۍکٮ۪تھ واتو اچھا بِہِو خۄدایَس حوال